اسلام علیکُم آہَن حظ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک آہَن حظ پِرٛنٕس فحیٖم میٚم اسہِ اسہِ ٲس گَرِ کٲم اَوَے ہیٚکُس نہٕ بہٕ سکوٗل یِتھ نَتہٕ اوسُس بہٕ کَنٛٹِنیوٗ آسان سکوٗل یِہےَ چھُ وَجہ کہِ بہٕ اوسُس نہٕ ہیٚکَن سکوٗل یِتھ کیٚنٛہہ اسہِ ٲس گَرِ کٲم تہٕ اسہِ ٲس پِترِس بٲیِس خانٛدَر اَوَے ہیٚکُس نہ مےٚ سکوٗل ایٚٹینٛڈ کٔرِتھ میٚم بہٕ اوسُس نہٕ ہیٚکَن سکوٗل ایٚٹینٛڈٕے کٔرِتھ نہ اوسُس بہٕ ہیٚکَن گَرِ پٔرِتھ مےٚ ٲس گَرِ آسان یِمن دۅہَن کٲم یِہےَ وَجہ چھُ کہِ مےٚ ہیٚوک نہٕ پٔرِتھ کیٚنٛہہ اَوَے آو مےٚ کَم مارکٕس میٚم مےٚ ٲس گَرِ آسان یِمن دۅہَن واریاہ کٲم بہٕ اوسُس نہٕ ہیٚکَن پٔرۍتھٕے اَوَے حَض آے مےٚ کَم مارکٕس بہٕ اوسُس نہٕ ہیٚکَن ٹوٹلِی کِہیٖنٛۍ پٔرِتھ او کے میٚم اِنشاء اللّہ کَرو برٛونٛٹھ کُن اَصٕل پٔرفارمیٚنٕس اِنشاء اللّہ پَرو برٛونٛٹھ کُن اصٕل پٲٹھۍ اَصٕل مارکٕس اَنو باقِیَن شُرٮ۪ن ہِنٛدۍ کھۄتہٕ میٚم اِنشاء اَللّہ کَرو یہِ بیٚیِس ایٚکزام اَصٕل پٔرفارمیٚنٕس اگر میٛون پٔرفارمیٚنٕس تھوڑا ویٖک اوس تیٚلہِ کٔرِو تُہۍ گَرِکیٚن فون اِنشاء اللّہ آسہِ میٛون پٔرفارمیٚنٕس اَصٕل اچھ وعلیکُم اسلام